ہیٚلو ہیلو ٹھیٖک اَصٕل پٲٹھۍ صحت چھا ٹھیٖک وعلیکُم اسلام اۭں اَصٕل پٲٹھۍ ژٕ چھَکھ ٹھیٖک اۭں اۭں اَسہِ ہے بوٗزِیاے تہٕ تۄہہِ ژےٚ چھے پَاےٚ وۄنۍ چھِنہٕ پاپہٕ بٮ۪مار اَسہِ وٕچھی نہٕ کِہیٖنۍ أسۍ ٲسی نہٕ أمِس وَنٲنٕے راتھ تَانۍ وۄنۍ بوٗز أمۍ راتھ وۄنۍ چھُکھ نہٕ فاطے کَر چھُکھ فاطے کَر چھُکھ فاطے آ اچھا ٹھیٖک حظ چھُ مےٚ تھٔزٕ تَمہِ دۄہ فون تیٚلہِ ہَاے یِمَے بہٕ ژَےٚ سۭتۍ اَدسا چلو بیٚہہِ تیٚلہِ اَدٕے چلو ٹھیٖک حَی چلو بِہہ خۄدایَس اَدٕے بِہِی